کٔشیٖر منٛز چھِ واراہ آٹ یَتھ منٛز سٲنۍ شُرۍ سٲنۍ نوجوان یا سانہِ کورِ ٲں کٲلیٖن یَتھ وَنان چھ یَتھ وَنان چھِ کارپیٹ کٲلیٖن وونان کورِ فَردٕ بَناوان آ کَپُر بَناوان تہٕ تِمن چیٖزو سۭتۍ کیاہ چھُ گژھان تِمو چیٖزن ییٚلہِ تِم اِمپوٹ چھِ گژھان تَتھ چھُ قۭمَتھ آسان اَلگٕے مطلب کٔشیٖر ہُنٛد چیٖز چھُ یِوان ماننہٕ اورٕ کیازِ کہِ تَتھ چھِ آسان کٲرگٔری تِژھ کٔرِتھ مطلب مےٚ چھُ نہٕ باسان تِژھ کٲرگٔری آسہِ اورٕ کِس چیٖزَس منٛز کیازِ کہِ کٔشیٖر یَتھ کٲٹھۍ فار اٮ۪کزامپٔل کٔشیٖر ہُنٛد شال ماننہٕ چھُ یِوان یِتھٕے کٲٹھۍ ٲسۍ ییٚتہِ یِمن یِمن جگہن اَسہِ وٕچھمٕتۍ چھٕ اَمِکۍ آٹ یِمن جگہن ییٚلہِ أسۍ وٕچھان چھٕ دِل چھُ بَڑٕ خۄش گژھان تِم تِم چیٖز وٕچھِتھ تہٕ بہٕ چھُس ایڈوایِس کران سارنی تِمن لُکن یِم آٹ اَگر ہیٚچھن یا اَگر یِمن آٹن کُن اگر دِل لَگیکھ مطلب یِمن منٛز ہیکو ٲسۍ بِزنِس تہِ کٔرِتھ